السلام علیکُم آ ٹھیٖک پٲٹھۍ چھِو حظ اَہن حظ اَصٕل پٲٹھۍ مےٚ حظ اوس تَکلیٖف ہیٚو حظ اوسُم تھوڑا بہت مےٚ نہ حظ چھِ نندٕر یِوان کیٚنٛہہ بیٚیہِ حظ چھِ تھوڑا بہت نہ یِم پیلپِٹیشن حظ چھِم گژھان ہاٹَس تُہۍ ؤنتو یہِ دٔلیل کیاہ چھِ نہ حظ مےٚ چھُ باسان مےٚ چھُ لۄکچار پٮ۪ٹھٕے اَلبتہ وۄنہِ کینژھو ہَفتو پٮ۪ٹھ لوگُن مےٚ تھوڑا نہ زیادٕ گژھُن تیُتھ نہ حظ خاص کیٚنہہ بہٕ چھُس دۄہے حظ صبُحٕچ ترٛیہِ بَجہِ چھُس بہٕ شۄنگان یا ژورِ بَجہِ تہٕ کیٚنژَے گنٹَہٕ چھُس بہٕ ہیٚکان نندٕر کٔرِتھ تہٕ بَس تِتُے ۂنۍ اَہن حظ خۄدایَس حَوالہٕ حظ غزہ ٹھیٖک ٹھاکھ کھیٚوان تہٕ بَس یہِ حظ یِتھۍ کٲٹھۍ حظ اوس یہِ لۄکچار پٮ۪ٹھ اوسُس بہٕ مٔنٛزۍ مٔنٛزۍ گژھان یہِ اَلبتہ یہِ لوگُن کیٚنٛہہ ہَفتو پٮ۪ٹھ زیادٕ گژھُن تہٕ یہِ چھُنہٕ نہ حظ پَریشٲنی چھےٚ نہٕ یِتھ کٲٹھۍ کیٚنہہ یِتھ کٲٹھۍ حظ باقین چھےٚ آسان سُہ سورُے حظ چھُ نارمَل گرِ حِساب وِساب مَگر اَتھ حظ کیاہ چھُ گژھان تہٕ یُس حظ یہِ مٔنٛزۍ چھُ آسان یُس یہِ ذہنی دَباو چھُ مٔنٛزۍ گژھان یہِ چھُ پیٚوان مےٚ باسان پَنٕنہِ جایہِ مےٚ باسان کہِ یہِ چھُ تھوڑا بہت نہ تَکلیٖف دیٚہ گژھان مٔنٛزۍ اَہن حظ

اَہن حظ ٹھیٖک حظ چھُ اَہن حظ ٹھیٖک چھُ ٹھیٖک حظ چھُ اَہن حظ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ تیٚلہِ ٹھیٖک حظ چھُ اچھا حظ اَلسلام علیکُم حظ